آ یِم حظ یِم واریاہ مطلب موسٹ اِمپاٹنٛٹ فٮ۪سٹِول تہٕ ہولیڈے چھِ آسان اِنٛڈیاہَس منٛز اینٛڈ ہَو آر دے یُس حَظ اَسہِ عید چھِ آسان گۄڈٕنٮ۪تھ چھِ عید آسان عیز دۄہ حظ چھِ أسۍ یہِ پَلو اَنان نٔے ژوٚٹ حظ اَنان ماز حظ اَنان ییٚلہِ اَسہِ لۄکٕٹۍ عید چھِ سۄ گۄڈٕ حظ چھِ اَسہِ پٮ۪وان روزدَر بیٚہُن رٮ۪تَس پَتہٕ حظ چھِ أسۍ یِتھَے کٔنٮ۪تھ عیٖد مَناوان رٮ۪تَس حظ چھِ اَسہِ پٮ۪وان روزدر بیٚہُن پَتہٕ حظ چھِ اَسہِ عرفہٕ آسان پَتہٕ حظ چھِ عید آسان یُس یہِ لۄکٕٹ عید سۄ حظ چھِ ڈۄڈَس دۄہَس آسان یِم حظ لۄکٕٹۍ شُرۍ تِم حظ چھِ واریاہ زیادٕ اٮ۪نجایمٮ۪نٛٹ کَران تِمَن دۄن دۄہَن چھِ آسان ہر کُنہِ آفسَس چھُٹی یا اگر أسۍ کَتھ کَرو ییٚکیٛاہ یِم حظ چھِ آسان یِم حظ ہِنٛدوٗ چھِ آسان تِمَن حظ چھِ آسان ہولی یِم حظ ہولی چھِ تِمَن آسان یا راکھی بنٛدھَن چھِ تِمَن آسان تِم چھِ پَنٕنۍ پٲٹھۍ تہِ بَناوان مےٚ چھِنہٕ پَتہ کیٚنٛہہ تِم کِتھ کٔنۍ چھِ بَنان مگر یِم أسۍ چھِ أسۍ چھِ عیز اگر أسۍ اَسہِ عید أسۍ چھِ واریاہ زیادٕ مَزٕ أسۍ چھِ عیز اَنان ماز چھِ اَنان ژوٚٹ چھِ اَنان مطلب ہر کانٛہہ سٲلِم چھِ اَنان پَلو نٔے پَتہٕ چھِ عید نٮ۪مازِ نیران مۄہنی چھِ نیران قمیض یزارَن منٛز زَنہِ چھِ لَگان ڈِفرَنٛٹ ڈرٛٮ۪سِز پَتہٕ چھِ نیران چَکرَس حظ یا کُنہِ جایہِ چھِ جوٗلہٕ آسان پَتہٕ چھِ تِم گژھان جوٗلہٕ سوٲری چیٚنہِ یا اَسہِ حظ چھِ بٔڑ عید آسان تَمہِ دۄہ حظ چھِنہٕ پٮ۪وان اَسہِ روزدَر بیٚہُن کِہیٖنۍ بٔکری عید حظ چھِ تَتھ وَنان سُہ حظ چھِ آسان ڈایَن دۄہَن مطلب پَتہٕ چھِ أسۍ ترٛٮ۪ن دۄہَن مَناوان تہٕ تَتھ منٛز چھِ واریاہ زیادٕ اٮ۪نجاے کَران شُرۍ تَتھ منٛز حظ چھِ قۄربان یِوان کَرنہٕ یِتھَے کٔنٮ۪تھ پَتہٕ حظ آسان پَتہٕ حظ پٮ۪وان بٲگراوُن رِشتہٕ دارَن ہَمساین ہَمسایَن ہَمسایَن گام والٮ۪ن مطلب ییٖتِس حظ سُہ پوشہِ تِتۍسٕے حظ رِشتہٕ دارَن تہِ حظ چھِ پٮ۪وان سوزٕنۍ پانَس حظ چھِ پٮ۪وان نٮ۪صفہٕ حصہٕ رَٹُن تَمہِ منٛز